آ بہٕ ہَسا ہٮ۪کہٕ پانٛژھ نمبر ؤنِتھ کَہہ اَکھ لَچھ تٕرٛہ ساس ترٛےٚ ہَتھ شیٖتھ زٕ لَچھ پٕنٛژٕ ساس ترٛےٚ لَچھ اَرشیٖتھ ساس ترٛےٚ ہَتھ تہٕ کُنہٕ تٲج ٲٹھ لَچھ ژۄیہِ شیٖتھ ساس ترٛےٚ ہَتھ وُہ نَو لَچھ اَکہٕ شیٖتھ ساس پانٛژھ ہَتھ تٕرٛہ